مےٚ چھِ زندگی ہُنٛد اَکھ بوٚڑ بار مُدا تہٕ مقصد یہِ بہٕ چھُس یَژھان آی اے ایٚس اٮ۪گزام کالِفاے کَرُن آی اے ایٚسٕچ فُل فارَم چھِ اِنڈیَن ایڈمِنِسٹرٛیٹِو سٔروِسِز تہٕ مےٚ چھُ وارِیاہ تم آیڈَل یِم مےٚ نظرن تَل یِوان چھِ بہٕ تہِ چھَس یَژھان تٕمنٕے ہٕنٛدۍ پٲٹھۍ بَنُن مِثالہِ پٲٹھۍ اَسہِ چھُ اَکھ ہَمساے ییٚمِس زَن ناو شاہ فیصل چھُ تٔمۍ کوٚر آی اے ایس ٹاپ تہٕ سُہ آو اِنڈیاہَس منٛز گۄڈنِچ رینٛکہِ پٮ۪ٹھ ییٚمہِ سۭتۍ مےٚ وارِیاہ زیادٕ ایسپریشَن مِلے ییٚمہِ سۭتۍ مےٚ واریاہ زیادٕ بوٗسٹ مِلیٛو تہٕ بہٕ چھَس دَپان بہٕ تہِ کَرٕہا یہِ گول ایٚچیٖو پنٛنہِ لایفہِ منٛز امہِ خٲطرٕ چھَس بہٕ وارِیاہ زیادٕ محنت کَران مےٚ چھِ دٔہمہِ پٮ۪ٹھے لوگمُت ایٚمہِ خٲطرٕ پَنُن پان تیار کَرُن تہٕ مےٚ چھُ وُمید تہٕ اَکھ وقت واتہِ سُہ ییٚمہِ ساتہٕ زَنہٕ بہٕ یہِ پَنُن زِندگی ہُنٛد مقصد کَر حٲصِل تہٕ پنٛنہِ گَرُک پنٛنِس مٲلِس ماجہِ ہُنٛد تہٕ پنٛنہِ گامُک ناو کَر روشَن بہٕ کَرٕ محنت دۄہ کیو راتھ ییٚلہِ زَن بہٕ وٕکٮ۪نَس اَکھ گٲنٛٹہٕ چھَس پَران بہٕ کَرٕ کوٗشِش زٕ گٲنٛٹہٕ پَرنَس اگر بہٕ پانٛژھ گٲنٛٹہٕ چھَس پَران بہٕ کَرٕ کوٗشِش ساڑٕ پانٛژھ گٲنٛٹہٕ پَرنَس تاکہِ یُس زَن مےٚ زِندگی ہُنٛد مقصد چھُ سُہ گژھِ ہا مےٚ حٲصِل تہٕ بہٕ تہِ بَنہٕ ہا اکھ بٔڑۍ بار آی اے ایٚس آفِسَر